پٔتمہِ ؤرۍ یُک اَکھ واقع چھُ مےٚ یِتھ پٲٹھۍ یاد مےٚ ٲسۍ فرنٛڈ تٔمِس اوس بٲیِس خاندَر أسۍ گٔیے تور تَتہِ کوٚر اَسہِ واریاہ مَزٕ واریاہ مَزٕ آو تہِ تَتہِ کوٚرُکھ ڈانَس کوٚرُکھ تَتہِ ٲسِکۍ بانٛڈٕ پٲتھٕر لوگمُت یہِ مےٚ اَز مطلب گۄڈنِکۍ لَٹہِ تَمہِ دۄہ اوس وُچھمُت بانٛڈٕ پٲتھٕر مےٚ اوسنہٕ توٚتام زانٛہَے تہِ وُچھمُت خاندرَس پٮ۪ٹھ بانٛڈ گی کَرٕنۍ اَسہِ لوٚگ تَتہِ واریاہ مَزٕ سارِی کھۄتہٕ مسلہٕ یُس ساری کھۄتہٕ بوٚڈ خاص چیٖز اوس مےٚ تَتہِ یاد تَتہِ ٲسۍ وازَس گٔمٕتۍ رِستہٕ بَناوٕنۍ مٔشتٕے مٔشتٕے ٲسۍ گٔمٕتۍ وازَس رِستہٕ بَناوٕنۍ سُہ چھُ مےٚ وُنیُک تام یاد روزان ییٚتہِ ییٚتہِ خاندَر چھِ آسان مےٚ چھِ پٮ۪وان سُہ ڈایلاک یاد کہ وازَس ٲسۍ گٔمٕتۍ رِستَے بَناوٕنۍ مٔشِت تہٕ سُہ کیاہ دی ہا پَژھٮ۪ن پٔژھ بیٖٹھ ترٛامہِ پٮ۪ٹھ وازٕ چھُ دَپان رِستہٕ حظ گٔیے مٔشتٕے رِستہٕ حظ گٔیے مٔشتٕے یہِ جوک چھُ مےٚ ہمیشہ پٮ۪وان یاد یَتھ یوٚت تہِ بہٕ خاندرَس چھِ گژھان مگر مےٚ حظ چھِ پٮ۪وان تِمَن رِستَن کُن سُہ وازٕ یاد تہٕ سُہ خاندَر یاد کہ وازَس ٲسۍ گٔمٕتۍ رِستَے مٔشیٖت